اَسلامُ علیکُم مےٚ چھِ ناو آمان تہٕ آز کَرو أسۍ کتھ کہِ میٛانہِ زنٛدگی ہُنٛد اکھ اہم فٲصلہٕ ییٚلہِ مےٚ نیُن آسہِ تہٕ بہٕ کٔمِس سۭتۍ کَرٕ سۄ کَتھ بہٕ کٔمِس ہٮ۪مہٕ تَمیُک اٮ۪ڈوایِس کہِ بہٕ کَرٕ کِتھ کٔنۍ کَرٕ تہٕ گۄڈنِچی کَتھ بہٕ ہٮ۪مہِ پنٛنٮ۪ن گرِکٮ۪ن پنٛنِس مٲلِس پنٛنہِ ماجہِ دٔیِم گوٚو تَمہِ پتہٕ ییٚلہِ بہٕ تِمن دوٚن ہٮ۪م تَمہِ پتہٕ ہٮ۪مہِ بہٕ پنٛنِس أکِس دوستس یُس مےٚ دوس وارِیاہ قریبی دِلس وارِیاہ ہونہار دوس واریاہ لویل دوس تہٕ وارِیاہ ایمان دار دوس آسہِ ییٚمِس بہٕ ایمان دار دوس ییٚمِس پٮ۪ٹھ مےٚ بروسہٕ آسہِ یُس میٛانٮ۪ن اصٕل چیٖزن پٮ۪ٹھ ساتھ دی یُس نہٕ میٛانٮ۪ن غلط چیٖزن پٮ۪ٹھ ساتھ دی ٹھیٖک اَمہِ پتہٕ کَرٕ بہٕ کٲم اَمہِ پتہٕ ہٮ۪مہٕ بہٕ پنٛنٮ۪ن کزنن وزنن سارنی ہٮ۪مہٕ بہٕ مشوَرٕ کیٛازِ کہِ یوٚتن تام نہٕ بہٕ لُکن مشوَر ہٮ۪مہٕ توٚتن تام ہٮ۪کہٕ نہٕ بہٕ پانہٕ کٔرِتھ مےٚ چھَنہٕ پانس منٛز تیٖژ ہٮ۪متھ مےٚ چھَنہٕ پانَس منٛز تیٖژ کٮ۪پبلٹی بہٕ ہٮ۪مہٕ کانٛہہ ڈٮ۪سِجن پتہٕ اگر مےٚ اِن کیس کانٛہہ ڈٮ۪سِجن پانہٕ ہیوٚت پتہٕ اگرَے سُہ خراب گوٚو تیٚلہِ چھُ مےٚ گَرٕ تہِ ترٛاوُن بار تہِ ترٛاوُن سمسار تہِ تراوُن باقٕے وسلام